آ بہٕ ہٮ۪کہٕ پانٛژَن ڈِسٹرکَن ہُنٛد ناو لیٖکھِتھ یا زَن تَتھ چھِ وَنان ضِلعن ہُنٛد ناو ؤنِتھ گۄڈٕنیُک ناو چھُ اَننٛت ناگ یَتھ منٛز بہٕ بہٕ روزان چھِ اَننٛت ناگ ڈِسٹرک چھُ واریاہ اَصٕل ڈِسٹرک دوٚیِم ڈِسٹرک چھُ شوپیَن یُس زَن پنٕنٮ۪ن ژوٗنٛٹھۍ باپار خٲطرٕ واریاہ مشہوٗر چھُ ترٛیٚیِم ڈِسٹرک چھُ شری سرینگر یُس زَن پَنٕنہِ خوٗبصوٗرتی خٲطرٕ واریاہ مشہوٗر چھُ ژوٗرِم چھُ باراہمولہ تہٕ پٲنٛژِم چھُ بانٛڈی پوٗرا یَتھ بانٛڈی پوٗرہَس منٛز وَلَر لیک چھُ یُس زَن پوٗرٕ دُنیاہَس منٛز واریاہ مشہوٗر چھُ